جِناب تۄہہِ ووٚنو مےٚ ییٚتہِ کُس چھُ پاپولَر فُڈ چھُ ییٚتہِ ہاکھ شُپیَنن منٛز چھِ ہاکھ واریاہ اَصل بَنان بیٚیہِ چھِ ییٚتہِ کَباب بَنان اَصل پٲٹھۍ رٕتۍ اَصٕل مَزٕدار آسَان بیٚیہِ چھُ اَکھ چیٖز ییٚتہِ ییٚتہِ چھِ شُپیَنَس منٛز ہاکھ ناو بوٗزۍ تھٕے چھِ ییٚتہِ گژھان اَسہِ مَزٕ لگان بوزنہٕ ییٚلہِ أسۍ کھٮ۪وان چھِ ییٚلہِ کانٛہہ پوٚژھ چھ یِوان سُہ چھِ دَپَان ہاکھ چھا رٔنِتھ کَباب وَباب چھا رٔنِتھ مےٚ بوٗز ییٚتہِ چھِ واریاہ رُت بَنان کَباب وَباب ہاکھ واکھ چھِ واریاہ مَزٕدار آسَان أسۍ کھٮ۪مہو یِمٕے بیٚیہِ چھِ وَنان بیٚیہِ چھِ وَنان مطلب تُہۍ کوٚت چھُ تۄہہِ کَتہِ چھُ اَنان یہِ ہاکھ واکھ اگر تۄہہِ یور یُن چھُو مطلب تۄہہِ چھُو کینٛہہ کَباب وَباب کھیوٚن تۄہہِ چھُو ہَلال رٮ۪سٹورَنٛٹ چھِ ییٚتہِ شُپیَن ڈِسٹرکس منٛز سٲنِس ہِلال رٮ۪سٹورَنٛٹ وٮ۪سٹورنٛٹ تِمَن منٛز چھِ کَباب وَباب واریاہ اَصٕل رٕتۍ بَنان مَزٕدار بَنان تِم چھِ واریاہ ڈِشِز تَتہِ چھِ کَباب رِستہٕ یَکھٕنۍ ہرکینٛہہ ویٚرایٹی ہٕنٛز ویٚرایٹی ڈِشِز بَنان